مےٚ چھِ پانَس آز پٔرسٕنٔلی یِم ہابیٖز چھِ تِم گٔے تِمو منٛز چھِ یِوان ساروی کھۄتہٕ گۄڈنیُک فوٹوگرٛافی تہٕ تَمہِ وَرٲے اوسُس بہٕ سِکیچِنٛگ وغیرہ کَران تہٕ بیٚیہِ شٲعری تہِ مٔنٛزۍ رایٹِنٛگ وغیرہ کَران تہٕ مگر یُس ساروی کھۄتہٕ گۄڈنِچ پرٛیارٹی چھِ سۄ چھِ فوٹوگرٛافی فوٹوگرٛافی ووت مےٚ لگ بگ زٕ ؤری ترٛےٚ ؤری کَران تہٕ مےٚ چھِ ویٖڈیوگرٛافی بہٕ چھُس اَتھ سۭتۍ سۭتۍ ویٖڈیوگرٛافی تہِ کَران تہٕ مےٚ چھُ باسان مےٚ چھُ بہٕ چھُس تویتہِ واریاہ حَدَس تام اَصٕل ویٖڈیوگرٛافی تہٕ فوٹوگرٛافی کَران تہٕ اَتھ مصروٗف پنٛنِس مصروٗف ٹایمَس منٛز چھُس بہٕ نیٚبَر نیران کُنہِ اَصلِس عَلاقَس منٛز زیادٕ پَہَم چھُس بہٕ نیچَرٕے کَران پرٛٮ۪فَر تہٕ بہٕ چھُس لینٛڈسکیپ وغیرہ فوٹوگرٛافی کَران تہٕ بہٕ چھُس کیٛاہ وَنان اَتھ اَصلن اَصلن جایَن یِم دِل خۄش کَرن اِنسانَس تِمَن جایَن کیٛاہ وَنان اَتھ فوٹو ویٖڈیو بَناوان تہٕ بیٚیہِ چھِ مےٚ پَنٕنۍ یوٗٹیوٗب چَنَل تہِ بہٕ چھُس تِم ویٖڈیو کَران یوٗٹیوٗبَس پٮ۪ٹھ اَپلوڈ یا فیس بُکَس پٮ۪ٹھ تہِ کَران اَپلوڈ تہٕ اَمہِ وَرٲے چھُس بہٕ شاٹٕس بَناوان ریٖلٕز بَناوان تہٕ یِم بہٕ اِنَسٹاگرٛامَس پٮ۪ٹھ اَپلوڈ چھُس کران تہٕ مےٚ چھُ خلقَن ہُنٛد واریاہ اَصٕل ریسپانٕس میلان تَتھ تہٕ خلق چھُ واریاہ زیادٕ پَسند کران تہٕ اِنَسٹاگرٛامَس پٮ۪ٹھ تہِ چھِ مےٚ اَصٕل فالویِنٛگ لگ بگ آسن مےٚ ساڑ ژور ساس پیٚٹھۍ فالووَر تہٕ بیٚیہِ چھُس بہٕ کیٛاہ وَنان اَتھ اَتھ سۭتۍ سۭتۍ سِکیچِنٛگ کَران مصروٗف ٹایمَس منٛز ییٚلہِ بہٕ گَرِ آسہٕ کَمرَس منٛز بِہِتھ تہٕ ییٚلہِ نہٕ بہٕ نیٚبَر نیرٕ کینٛہہ بَس یِمے ہابی چھِ مےٚ